بہٕ سا چھُس یَژھان ہیٚچھُن باجہِ وایُن یُس نہٕ مےٚ وٕنہِ تَگان چھِ کیٚنٛہہ بہٕ ہَسا چھُس کوٗشِش کَران سَہ ہیٚچھنٕچ بیٚیہِ ہَسا چھُس بہٕ تَتھ سۭتۍ سۭتۍ تُمَکھ نٲر ہیٚنٕچ کوٗشِش کَران